ہٮ۪لو تُہۍ چھُو سوِگِی کَسٹمَر کِیَر مےٚ کَرِیو تُہُنٛد سوِگِی اَیپہِ پؠٹھ اَکھ آرڈر اَکھ بَٹ تۄہہِ اوسو ٹایِم دیُتمُت وِدِن ٹُوینٹی اَیٹ مِنٹٕس واتہِ سون آرڈر تۄہہِ نِش ڈیلِوَر گژھِ ٹِل وٕنکیٚنَس تامَتھ گٔے تھٔٹی سیوَن مِنٹٕس مےٚ چھُنہٕ ٹایِم کینٛہہ مےٚ گوٚو واریاہ زیادٕ ایٚکٕسٹرا ٹایِم وَیٚسٹ ییٚتہِ نَس تہٕ مےٚ چھُ بیٚیِس جایہِ واتُن تُہۍ کٔرِو اَکھ چیٖز کانٛہہ میون آرڈَر کٔرۍ تو کینٛسَل ودِن نو ٹایم تہٕ بیٚیہِ کٔرِو مےٚ تَمیُک پونٛسہٕ مےٚ تَتھ یورٕ پنٛنہِ ویلٹہٕ منٛز سیوٚن سُہ کٔرۍ تو مےٚ واپَس تٔتھۍ ویلٹَس منٛز مےٚ کوٚرمُت پے ٹی ایٚم ویلٹہٕ پؠٹھ پیمؠنٛٹ یورٕ پونٛسہٕ ژھیٚنہِ مےٚ پے ٹی ایم ویلٹہٕ منٛز تٔتھۍ پے ٹی ایٚم ویلٹَس منٛز کٔرۍ تو مےٚ پونٛسہٕ واپَس تہٕ میون آرڈَر کٔرۍ تو کینٛسل